آز برٛونٛہہ پانٛژھ دہ ؤری آز برٛونٛہہ پانٛژھ دہ ؤری اوس نہٕ لُکن مطلب پرنٕچ فیسلٹی کیٚنٛہہ سکوٗلَن ہٕنٛز فیسلٹی ٲس نہٕ کیٚنٛہہ کیٚاہ مطلب کہِ کوچنگ سیٚنٹرس فیٚسلٹی ٲسۍ نہٕ تَتھۍ کٲٹھۍ کیٚنٛہہ کہِ لُک ٲسۍ بِلکُل انپڑ روزان تِمَن ٲس پے آسان کیٚنٛہہ کہِ گورمنٹ سکیٖم چھےٚ یا بیٚیہِ کیٚاہ چھُ آز نیٚران تِمن أس نہٕ بچاریٚن سکالرشپ وغیرہ تِمن ٲس نہٕ یِہان پے لَگان کیٚنٛہہ تِم ٲسۍ واریاہ پَتھ آسان بِچٲرۍ تِمن اوس نہٕ کوچِنٛگ سیٚنٛٹر أسۍ نہٕ آسان مطلب ہاسپِٹل أس نہٕ تَتہِ سڑکہٕ چھےٚ نہٕ آسان گامَن منٛز سیوٚد یِم پرابلم چھِ گامَن منٛز آسان سَڑکہٕ وَڑکہٕ چھےٚ نہٕ کہیٖنۍ آسان سیٚود ہاسپِٹلز تہِ چھِ نہٕ آسان کہِنۍ تہٕ آبٕچ پرابلم تہِ چھِ واریاہ آسان گامَن منٛز زیادٕ تر کہِ جب وندٕ ییٚلہِ وَنٛدٕ چھُ آسان تیٚلہِ چھُ نہٕ بِلکُلے آسان آب چھُ نہٕ آسان پاورٕچ پرابلم چھِ آسان واریاہ زیادٕ ونٛدَس منٛز چھُ نہٕ بِلکُلُے پاور آسان کہیٖنۍ چھُ نہٕ آسان تہٕ وۄنۍ مثال وۄنۍ گٔے آز پانٛژھ شیٚے ؤرۍہیتھ وۄنۍ چھِ لُکن مطلب پے لٔجمژ پران وۄنۍ چھِ پَران وۄنۍ چھِ کوچنٛگ سینٛٹر چھِ وۄنۍ آس پاس گامَن منٛز آسان ہاسپِٹلز چھِ وۄنۍ آسان وۄنۍ چھ سوشل میٖڈیا کہِ ذریعہِ اِنسانن ہٮ۪کان نہٕ واریاہ ہُہ کٔرِتھ واریاہ مطلب آشٲیش واریاہ سوشَل میٖڈیا تہٕ یِوٚے واریاہ آشٲیش گژھان واریاہ پروبلم گامَن منٛز آسان واریاہ پرابلم یہِ کیٚاہ آز تہِ چھِ کُنہِ کُنہِ گامَس منٛز آز تہِ آب آسان برابر کیٚنٛہہ تہٕ نَہ چھُ پاوَر آسان سیٚود بیٚیہِ کیٚاہ بیٚیہِ چھُ آسان مطلب لُکھ چھِ اَنٛپڑ آسان زیادٕ وۄنۍ گوٚو وۄنۍ چھُ آز گٔے پانٛژھ شیٚے ؤری ہیٚتھ مطلب لکھ وۄنۍ آیہِ مطلب موبایلن پٮ۪ٹھ آیہِ سوشل میڈیا آو تَنہٕ پٮ۪ٹھ چھُ واریاہ آسٲیِش لُکن گژھان لُکھ چھِ ہٮ۪کان واریاہ برونٛٹھ پٔکِتھ پاور واور چھُ آسان آز تویتہِ گامِسے یمَے چھےٚ پروبلِم ہاسپِٹلز ہٕنٛز ہُہ چھُ نہٕ آسان کیٚنٛہہ